یِم چیٖز أمۍ منگنٲمٕتۍ چھِ تِم چھِ بَڑاوٕنۍ

یُس أمۍ آرڈر دیُتمُت چھُ کیٚنٛہہ غزٕہُک یہِ چھُ یَژھان یِم گژھن بَڑٕنۍ یعنی یِہنٛز یُس مقدار چھِ سۄ گژھِ بَڑٕنۍ یَتھ منٛز أمۍ اکھ مطلب ژوٚٹ آرڈر چھِ کٔرمٕژ تہٕ بیٚیہِ زٕ بٲکِر کھانہِ چھِ کٔرمٕتۍ آرڈر تہٕ یہِ چھِ یَژھان کہِ مےٚ گژھن ترٛےٚ ژوٚچہِ آسنۍ بیٚیہِ پانٛژھ بٲکِر کھانہِ آسٕنۍ